فیورِٹ ٹیرین یۄس مےٚ چھِ اَگَر وٕچھو بیٖچ چھِنہٕ ییٚتہِ کَشمیٖرَس مَنٛز کِہِینۍ بیٖچ چھِنہٕ ییٚتہِ کینٛہہ ییٚتہِ چھِ صرف ماوُنٹین تہٕ فاریٚسٹ یِمو مَنٛز چھ مےٚ زیادٕ پَسَنٛد گَژھان فاریٚسٹاے تکیاز فاریٚسٹَس مَنٛز چھُ اکھ اَلگٕے لیولہِ ہُنٛد سکوٗن اکھ میلان تہٕ تمہِ عَلاو اَگَر بہٕ وچھ ڈیٚنٕس فاریٚسٹَن مَنٛز چھُ میلان مےٚ زیادٕ سکون تکیاز تَتہِ تِم جانوَرَن ہٕنٛز آواز چھِ آسان تَتہِ یُس سکوٗن چھُ آسان تتیُک ہَوا یُس آسان چھُ یا تتیُک ماحول سُہ چھُ آسان رِفریٚشِنٛگ تمہِ سۭتۍ چھُ مایِنٛڈ گَژھان رِفریٚش باڈی گَژھان رِفریٚش